اَسلام علیکُم وعلیکُم اسَلام جِناب ٹھیٖک چھُوا بُرہان صٲب چھُوا ایکچُؤلی أسۍ ٲسۍ ٲدۍ حظ اَتھ تُہٕنٛزِ بَسہِ منٛز حظ ٹرٛاوٕل کَران أسۍ حظ تُہۍ کرَو واریاہ رَف ڈرٛیوری حظ تُہۍ کٔرو واریاہ رَف ڈرٛیوری یوٗتاہ چھُنہٕ گٲڑۍ آسان چَلاوان تیز کینٛہہ

اہن حظ آ اہن حظ

اہن حظ مگرحظ أکۍ سٕنٛدۍ جانہٕ خٲطرٕ مہ ٲسوٕ تۄہِہ تٕرٛہ جانہٕ یِم تٕرٛہ جانہٕ ٲسۍ تَتھ منٛز ہُتھ منٛز ٲس ہو اَکھ جان یِم ٲسۍ تٕرٛہ جانہٕ اَمہِ خٲطرٕ تَمہِ خٲطرٕ ہٮ۪کو کٔرِتھ اے آر ٹی او وَس نِش أسۍ اَمہِ خٲطرٕ ہٮ۪کو کٔرِتھ اے آر ٹی او وَس نِش تۄہہِ کَمپٕلینٛٹ کٔرِتھ یا چھُ تۄہہِ باردُبار چھُنہٕ اَمہِ طریٖق گٲڑۍ چَلاوٕنۍ کینٛہہ

نہ حظ نہ تُہۍ چھُ وَنان حظ اَتھ منٛز اوس مِثال اَکھ پیشَنٛٹ یہِ چھِنہ وٕچھُن مِثال ڈرٛیورَس ڈرٛیورَس چھُ وٕچھُن اَکھ پیشَنٹ مگر اَتھ منٛز ٲسۍ اَدَر تٕرٛہ سُے گژھِ نہ پَسَنجَرُک گَژھِ تھاوُن خیال اَدٕ حظ اَدٕ حظ